کٲشٕر زبان چھَنہٕ یِتُے یوت کیٚنٛہہ کہِ یہِ چھِ اَکھ لٮ۪نٛگویج بٔلکہِ چھِ یہِ کٲشٕر کشمیٖرُک اَکھ تاج اَمہِ سۭتۍ چھُ کشمیٖر پرٛزناونہٕ یِوان امہِ سۭتۍ چھِ کشمیٖر بُلنٛد امہٕ سۭتۍ چھِ کشمیٖر کٮ۪ن خلقن پرٛزناوان زِ یِم چھِ کشمیٖرٕکۍ کٔشیٖر چھِ پنٛنہِ زبٲنۍ سۭتۍ مشہوٗر تہٕ مقبول تہِ کیٛازِ سون کلچر یُس زن چھُ اَسہِ کٲشرٮ۪ن ہُنٛد سُہ چھُ وارِیاہ زیادٕ الگ باقین سِٹٮ۪ٹن ہِنٛدۍ کھۄتہٕ سون کٲشُر کلچر چھُ سانہِ کٲشٕر زبانہِ سۭتۍ پرٛزناونہٕ یِوان یہِ چھِ اَسہِ مادری زبان یَتھ زن أسۍ بیٛاکھ ناو چھِ وَنان موج کٔشیٖر تہِ یہِ چھِ یِون اَمے پنٛنہِ زبانہِ سۭتۍ پرٛزناونہٕ اَمےسۭتۍ چھُ اَتھ یہِ لقب تہِ یِوان دِوان یہِ لقب یِوان دِنہٕ پنٕنۍ موج کٔشیٖر امے سۭتۍ چھِ أسۍ پنُن کلچر تہِ ہٮ۪کان باقین لُکن تام واتنٲیِتھ تہٕ باقٕے لُکھ امہِ کلچرٕکۍ یِم امہِ باقٕے لُکھ تہِ ہٮ۪کن مطلب ہوشیار کٔرِتھ پنٛنِس کلچرس رِلیٹڈ خٲلی تہٕ خٲلی پنٛنہِ کٲشٕر زبانہِ سۭتۍ